دَ اِنڈیَن اِنسٹِچوٗٹ آف ڈِجِٹَل آرٹ اَینڈ اَیٚنِمَیٚشَن کلکَتہ اۄسمَانِیا یوٗنیوَرسِٹی حیدرآباد دہلی کالَیج آف فوٹوگرافِی دہلی جواہَر لال نٮ۪ہروٗ آرٹِیکَچر اَیٚنڈ فایِن آرٹٕس یوٗنیوَرسِٹی حیدرآباد نَیٚشنَل اِنَسچوٗٹ آف فوٹوگرافی مُمبٕے